وعلیکُم سَلام اَسلام علیکُم آ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک آ ہیٚلو آ مےٚ اوس بَناوُن دیوار تہٕ تُہۍ ؤنۍتَو مےٚ اَتھ کیٛاہ مِٹیٖریَل لَگہِ آ آ سٲرسٕے مَکانَس چھِ فینسِنٛگ کَرٕنۍ أنٛدۍ أنٛدۍ تہِ چھِ تُہۍ ؤنۍتَو مےٚ مےٚ کوتاہ لَگہِ سیٖمَٹھ کوتاہ لَگہِ باجِر کوتاہ لَگہِ سٮ۪کھ کوتاہ لَگہِ کَنہِ کٲژاہ لَگن

اَچھا اَچھا آ آ مےٚ چھُ یہِ کھالُن سیٖمٹھس منٛز مضبوٗط گژھِ روزُن تَوے چھُ مےٚ مےٚ دوٚپ بہٕ کرٕ تۅہہِ سۭتۍ یہِ مےٚ چھُ بہٕ وَنہو تۄہہِ مےٚ کوٗتاہ کیٛاہ لَگہِ سٮ۪کھ اَچھا بہٕ یہِ کَنہِ کٲژاہ لَگن اَچھا تُہۍ ؤنۍتَو مےٚ تُہۍ کَر چھُو وۅنۍ یلہٕ تیٚلہِ یی ہیٖوٗ تُہۍ وۅنۍ کر یِیو تُہۍ مےٚ کوتاہ اَچھا اَچھا اَچھا کِہیٖنٛۍ تہِ نہٕ اَچھا اَچھا اَچھا وۅنۍ وۅنۍ کوتاہ کوتاہ چھُ یِم تھأنۍ ٲنِتھ

اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا وۅں تھاوَو بہٕ یِم ٲنِتھ اَچھا اَچھا ٹھیٖک چھُ ٹھیٖک چھُ بہٕ تھاوٕ تَیٲری کٔرِتھ یور ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ اَچھا اَچھا بَس بَس اَچھا اَچھا ٹھیٖک چھُ چلو بہٕ تھاوٕ ٲنِتھ تہٕ تُہۍ ییٖزیٚو چلو اَدٕ سا اَدٕ سا